اَسہِ ہسا اَنو جوٗسَر اَکھ آنلاین ایپہِ پٮ۪ٹھ ایمیزان پٮ۪ٹھ البتہ سُہ یُس تَتھ سپیشلایزن اوس لیٚکھِتھ کہِ اَتھ منٛز کیٛاہ کیٛاہ چھِ آسان یہِ کوٗتاہ لوڑ ژالہِ تَمہِ حِساب چَلیو نہٕ سُہ کِہیٖنۍ تمیُک بٕلیڈ آسۭۍ نہٕ کٲم کَرن یُس تتھ موٹر چھُ لٲگِتھ آسان کٲشِر پٲٹھۍ سُہ چَلیو نہٕ ٹھیٖک ٹھاکھ بالکُل کِہیٖنۍ تہٕ تَمہِ حِساب باسیو مےٚ سُہ پروڈَکٹ چھنہٕ ٹھیٖک ٹھیٖک کیٚنہہ بِلکُل تِنہٕ ٹھیٖک کیٚنہہ